تہِ لٮ۪نٛگویج اگر وٕچھو یہِ چھِ واریاہ زیادٕ اَصٕل باقیو کھۄتہٕ اَتھ منٛز چھِ سہوٗلیت گژھان اور اَسہِ یے دِلَس منٛز چھُ آسان وَنُن تہِ چھِ اَسہِ زبٲنۍ پٮ۪ٹھ آرام سان کھسان یہِ چھِ واریاہ زیادٕ مُفیٖد بہتریٖن اَصٕل لٮ۪نٛگویج تہٕ سارنٕے پَزِ یہِ ہیٚچھِنۍ تہِ یہِ چھِ واریاہ زیادٕ مٔدٕر تہٕ میٖٹھ